بہٕ چھُس اَکہِ لَٹہِ ٹرٛاوٕل کَران دہلی ٹُو چِنَے ٹرٛینہِ منٛز یَتھ منٛز مےٚ وارِیاہ پرٛابلِم گٔے وارِیاہ مُشکِلاتَن ہُنٛد پیوٚو سامنہٕ کَرُن تِکیٛازِ تَتھ منٛز اوس نہٕ بَتے بَنان تہٕ بیٚیہِ ٲسۍ تَتھ منٛز یِم رٮ۪سٹہٕ روٗم ٲسۍ تہٕ تِم ٲسۍ وارِیاہ مٔکٕرۍ تَمہِ کِنۍ گٔے وارِیاہ پرٛابلِم تہٕ بیٚیہِ اوس نہٕ اَصٕل کھٮ۪ن مِلان ٹرینہِ منٛز کیٚنٛہہ تہٕ تَمہِ ساتَن گوٚو وارِیاہ مُشکِل